سٲنِس ایریا ہس منٛز چھُ گَژھان وارِیاہ زیادٕ کرٛایِم تہٕ آ بہٕ چھیٚس مانان کہِ ییٚتہِ چھِ پووَرٹی سۭتۍ چھُ یہِ گَژھان اَن ایٚپٕلایمیٚنٛٹہٕ سۭتۍ چھُ یہِ گَژھان کیٛازِکہِ ییٚلہِ غریٖبی ییٚلہِ اَن ایٚپٕلایمیٚنٛٹ گٔے نا پٔرِتھ لیٚکھِتھ ٲسۍ واریاہ زیادٕ بِچٲرۍ بچہٕ تِمن میلیٛو نہٕ بِچاریٚن مُلازِمتھٕے نوکریٖیٕے تہٕ آیہِ غریٖبی غریٖبی سۭتۍ چھِ تِمن چھِنہٕ آسان پٲنٛسہٕ کیٚنٛہہ تِم چھِ کَران ژوٗرٕ تِم چھِ وَنان اپُز تہٕ گٔے نا کرٛایِم تہٕ آ بہٕ چھیٚس مانان کہِ پووَرٹی سۭتۍ پووَرٹی چھِ ڈیٛو ٹُو اَن ایٚمپٕلایمیٚنٹٔے اَن ایٚمپٕلایمیٚنٛٹ ییٚلہِ گٔے تہٕ آیہِ غریٖبی پٔرِتھ لیٚکھتھ ییٚلہِ بِچٲرۍ دربٕدر گٔے تہٕ تِم چھِ پتہٕ تِمٔے چھِ کَران کرٛایم ژوٗرِ پٲنٛسہٕ نِوان ژوٗرِ چیٖز نِوان ژوٗرِ سٲنِس مطلب ییٚتھ ایرِیا ہس منٛز تہٕ یہِ بہٕ چھیٚس دَپان یِم گٔژھۍ نہٕ گَژھٕنۍ کیٚنٛہہ تہِ سٲنِس یَتھ گامس منٛز سٲنِس یَتھ بیٚیِس گامس منٛز یِم اَن ایٚمپٕلایمیٚنٛٹہٕ ییٚلہِ ختٕم گَژھہِ ہا بِچار یِم پٔرِتھ لیٚکِتھ یِم نوجوان چھِ تِمن گٔژھ بِچاریٚن روزگارُک سبب گَژھُن تہٕ ییٚتہِ مۄکلِہا غریٖبی تہِ تہٕ یہِ کرٛایم تہِ مۄکلِہا تٔمے سۭتۍ